اگر أسۍ کتھ کَرو پنٛنہِ کشمیٖری لنٛگویج ہِنٛز اَمِکۍ کیٛاہ خصوٗصیت چھِ یہِ چھِ یِوان یہِ چھِ اکھ سُہ زبان مطلب یتھ منٛز ساری کھۄتہٕ زیادٕ میچھر چھِ یِوان لبنہٕ مطلب اَمہِ سۭتۍ چھِ اگر أسۍ کتھ کَرو کشمیٖری لنٛگویج یُس چھِ یہِ چھِ وارِیاہ اٮ۪نٛشنٛٹ ییٚمہِ ساتہٕ آرِیننزَن اگر أسۍ کَتھ کَرو تَتہِ پٮ۪ٹھ آمٕژ کشمیٖری لنٛگویج آمٕژ وُجوٗدس اَتھ منٛز چھِ آسان وارِیاہ مطلب وٲڈٕس اتھ منٛز چھِ سنسکِرت وٲڈ کیٚنٛہہ یا پٔرشن وٲڈ چھِ اتھ منٛز کیٚنٛہہ یِم یہِ چھِ مِکٕس مِکٕس لنٛگویج اَتھ منٛز چھِ اگر أسۍ واوٮ۪لَن ہٕنٛز کتھ کَرو اتھ منٛز چھِ سداہ واوٮ۪ل مطلب واوٮ۪لٕز کشمیٖری لنٛگویج منٛز یِوان لبنہٕ اگر سُہ کَتھ کَرو کٔشیٖرِ نٮ۪بر مطلب اگر أسۍ کٔشیٖرِ نٮ۪بر گَژھو کُنہِ جاے تہٕ اَسہِ آسہٕ وٕچھُن مطلب کُنہِ جایہِ زن بوٗز اَسہِ کٲشُر لنٛگویج تَمہِ سۭتۍ ہٮ۪کو أسۍ ؤنِتھ یہِ یہِ ہسا چھُ کٔشیٖرِ ہُنٛد مطلب امہِ حِساب ہٮ۪کو أسۍ ؤنِتھ لنٛگویج چھِ سۭتۍ چھِ أسۍ ہٮ۪کان اٮ۪ڈٮ۪نٛٹِفَے کٔرِتھ ڈِوجن خال کانٛہہ کانٛہہ چھِ ییٚمہِ ساتہٕ أسۍ مطلب پنٛنِس سِٹیٹ نٮ۪بر نیرو مطلب أسۍ واتو دہلی یا مُمبَے یا کلکتا أسۍ گَژھو کُنہِ جاے اگر أسۍ کُنہِ انٛدٕ گٔے کٲشُر کتھ مطلب بازرس منٛز گٔے کُنہِ انٛد کٲشُر أسۍ چھِ وَنان نَہ یہِ یہِ ہسا اَپٲرۍ کٲشُرمطلب یہِ ہسا چھُ کشمیٖرُک اَمہِ سۭتۍ چھِ اَسہِ اٮ۪ڈٮ۪نٛٹفِکیشن گَژھان نَہ ہسا یہِ ہسا چھُ یہِ ہسا چھُ کشمیٖرُک تہٕ یہِ چھُ وارِیاہ پرٛٲں اَتھ چھِ وارِیاہ ہشٹرٛی اگر أسۍ کتھ کَرو اَتھ لنٛگویج چھِ پنٕںی وارِیاہ زیادٕ برٛنٛہِم ہشٹرٛی تہٕ یہِ اَمہِ اتھ منٛز چھِ یِوان ساروی کھۄتہٕ زیادٕ مطلب اگر أسۍ پرٛوناوُن کَتھ کَرو یا ؤ اٮ۪ڈؤرٕب یا باقٕے یِم اَتھ منٛز اگر أسۍ اَمِچ روٗٹسَن پٮ۪ٹھ واتو مطلب کشمیٖری لنٛگویج آرِجن کَتھ کَرو اَتھ چھِ واریاہ ڈاٮ۪وٲرٕس ہشٹرٛی چھِ اتھ بیک گرٛاوُنٛڈَس منٛز یہِ کَتہِ یہِ کر گوٚو کشمیٖری لنٛگویج کِتھ کٔنۍ آے مطلب یہِ چھِ کُنہِ کٔشیٖرِ منٛز چھِ أسۍ ییٚتہِ چھِ ہنٛدوٗ مُسلِم سِکھ ییٚتہِ چھِ سٲلِم کَران مطلب کٲشُر مطلب یِم کشمیٖری پنٛڈِتھ برادٔری چھِ اَسہِ تٕم تہِ چھِ مطلب کٲشُر کَران اِسی یِتھ کٔنۍ مےٚ تۄہہِ ونمو مطلب کٲشیٖرِ نٮ۪بر زن چھِ أسۍ اَتہِ اَسہِ چھِ اٮ۪ڈٮ۪نٛٹِفِکیشن پنٕںۍ یوٗنیٖک لنٛگویج اکھ کشمیٖرس کشمیٖرٕچ پنٕنۍ اکھ یوٗنیٖک لنٛگویج کشمیٖر نٮ۪بر نیرو أسۍ تہٕ اَسہِ چھِ یِوان پنٛنہِ مطلب پنٛنہِ لنٛگویجہِ سۭتۍ یِوان پہچانہٕ کٔشیٖرِ منٛز چھِ یِوان مطلب باقٕے لنٛگویج چھِ یِوان ونٛنہٕ پنُن اَسہِ یُس اَسہِ

بہٕ چھُس پنٕنۍ مطلب مادری زبان چھِ سُہ چھِ کشمیٖری تہٕ اَ اَکھ یہِ چھِ وارِیاہ میٖٹھ تہِ یِتھ کٔنۍ مےٚ ووٚن وارِیاہ میٖٹھ زبان چھِ یِوان یہِ تہٕ اَتھ منٛز چھِ وارِیاہ محبت بٔرِتھ آسان کشمیٖری مت لنٛگویج منٛز تہٕ یِتھ یِتھ کٔنۍ وَنہٕ بہٕ سارے اَتھ چھِ مطلب سارے کھۄتہٕ وارِیاہ اَصٕل زبان چھِ سٲنۍ کشمیٖری زبان